کشمیٖرَس منز چھُ واریاہ بٕڑۍ میوٗزِک تہِ واریاہ ڈانس فیٚسٹِوَلٕز تہِ واریاہ زیادٕ واریاہ زیادٕ ایٹریکٹ چھ گَژھان آڈِیَنس ساروی کھۄتہٕ چھُ گۄ نیتھٕے چھُ چھکَری چھکری چھُ اَسِہ گٮ۪ونہٕ وٲلِس أکِس وَنان یُس چھَکرِ أمِس ونان چھِ چھکرِ بَچہِ سُہ چھُ جامہٕ لاگان سُہ چھُ رۄنہِ لاگان سُہ چھُ پایل لاگان پَتہٕ آسان خاندرَن پؠٹھ کُنہِ فَنگشَنن پؠٹھ نَژان جامہٕ لٲگِتھ یُس اَسہِ فیمَس اوس ییٚتہِ تٔمِس ٲسۍ وانان نَبہٕ بنڈٕ سُہ چھُ گُزریومُت مَگر تٔمِس ٲسۍ ٲسۍ وَنان سُہ اوس واریاہ فیمَس چھَکُر صوٗفِیانہ کَلام چھُ وَنان اَکثر رٔشیٖد حٲفِظ تٔمہِ سُند صوٗفِیانہ موسقی چھ واریاہ واریاہ زیادٕ فیمَس واریاہ زیادٕ کمہِ آیہِ کمہِ اَندازٕ منٛز چھُ کَتھ مَزدار آیَس منز چھُ سُہ وَنان واریاہ زیادٕ فیمَس چھُ سُہ تَتھ منز صوٗفِیانہ بیٚیہِ چھُ تمہِ پتہٕ بٔشیٖر تیلبٔۍ سُہ تہِ چھُ واریاہ زیادٕ اَصٕل صوٗف واریاہ زیادٕ اَصل گؠوان